مےٚ ہسا حظ کٔر پَنٕنۍ تعلیٖم حٲصِل پَنٕنسے گامَس منٛز ٲٹھمہِ جمٲژ تام پَتہٕ حظ گوٚوُس بہٕ ٲٹمہِ پاس کور مےٚ ییٚتی پنٕنِس سکوٗلسے منٛز پَنٕنِسے گامَس منٛز تَمہِ پَتہٕ حظ گوٚوُس بہٕ ہایر ہاے سکوٗل ہاے سکوٗل پٮ۪ٹھ کوٚر مےٚ ناینتھ ٹیٚنٛتھ تَتہِ پٮ۪ٹھ حظ گوٚوُس بہٕ ہایر سیکنڈری تَتہِ کوٚر مےٚ کہمہِ جمٲژ ہُنٛد تہٕ بَہمہِ جمٲژ ہُنٛد پاس تَمہِ پَتہٕ گوٚوُس بہٕ کالیج آز چھُس بہٕ کالیجہِ پَران ایٚگزام چھُس دِوان مےٚ حظ چھ یِم یِم سبجیٚکٹ مےٚ چھُ یہِ ایٚجوٗکیشن سوشالجی پُلٹِکل ساینس بیٚیہِ چھِ انٛگلِش لیٚنٛگویج واریاہ واریاہ سَبجیٚکٹ چھِ